لُکو مَنٛز لُکھ چھِ واریاہ زیادٕ ڈانٕس کران تِمو منٛز چھُ اکھ ڈانٕس یِم تِم واریاہ زیادٕ پرٛیفر چھِ کَران تَتھ چھُ ناو پنٛجابی ڈانٕس سُہ چھُ واریاہ زیادٕ لٕکھ کَران أسۍ تَمہِ سۭتۍ تَتھ منٛز چھُ واریاہ زیادٕ مَزٕ لگَان تَتھ منٛز چھِ أسۍ واریاہ زیادٕ ڈانٕس تہِ کران ہٕکٕٹ وغیرہ چھِ أسۍ ڈِسکو تہِ کران تَتھ پؠٹھ تَتھ پؠٹھ چھِ واریاہ زیادٕ مَزٕ لگَان اَسہِ